یُس یہِ گارڈنِنٛگ چھِ أسۍ کران شروع یُس یہِ وٲر بَناوٕنۍ چھِ أسۍ کران شُروع یہِ چھِ واریاہ اصٕل پرٛیٚکٹِس یِتھۍ کٲٹھۍ زِ اَگر أسۍ وٲر کَماوو اَمہِ یہِ ٲں اَتھ منٛز اَگر أسۍ یہِ سَبزی بَناوو سَبزی چھِ یِوان یِتھۍ کٲٹھۍ ہاکھ چھُ یِوان اَلہٕ چھِ یِوان ٹَماٹر چھِ یِوان پھوٗل گوٗپی چھُ یِوان بنٛدٕگوٗپی چھُ یِوان مَٹر چھِ یِوان ٲلوٕ چھِ یِوان گَنٛڈٕ چھِ یِوان رُہُن چھُ یِوان یہِ اَگر أسۍ یہِ یَتھ وارِ منٛز بَناوو پانٔے اَمہِ سۭتۍ چھِ اسہِ سہوٗلیت گژھان یِتھ کٲٹھۍ زِ اسہِ چھُنہٕ پیٚوان مٔلۍ اَنُن کیٚنٛہہ بیٚیہِ چھُ اَمہِ سۭتۍ یہِ فٲیدٕ واتان کہِ اَگر أسۍ وٲر کَماوو یِمَن یہِ سَبزی بَناوو اَمہِ سۭتۍ چھِ اسہِ پانَس تہِ ایٚگزرسایز گژھان اَمہِ سۭتۍ چھُ اسہِ پَنُن پان تہِ روزان فِٹ بیٚیہِ چھُ آز چھُ عام آز چھِ گژھان فیٹٕس زیادٕ آز چھِ لِور فیٹی گژھان اَمہِ سۭتۍ اَگر أسۍ یہِ وٲر کماوو اگر أسۍ وٲر بناوو اَمہِ سۭتۍ گژھہِ اسہِ پَننِس پانَس ایٚگرزسایز تہٕ فیٹی لِور تہِ گژھہِ نہٕ کیٚنٛہہ تہٕ فیٹٕس تہِ کھسہِ نہٕ کیٚنٛہہ یہِ سہوٗلیت چھِ اَتھ گارڈٕنِنٛگ بَناونَس تِکیٛازِ اَمہِ سۭتۍ چھِ پَننِس پانَس ایٚگزرسایز گژھان پَنُن پان روزان فِٹ بیٚیہِ چھیٚس بہٕ وَنان بہٕ چھیٚس دَپان یوٗت تہٕ تیٛوٗت اَگرٔے ٲں یِم زَنان موٚہنی چھِ یا کوٗر چھِ سۄ گٔژھ کَرٕنۍ کٲم سۄ گٔژھ وٲر کَماوٕنۍ سۄ گٔژھ وٲر بَناوٕنۍ کیٛازِکہِ تَمہِ سۭتۍ روزِ تٔمِس پَنُن پان فِٹ تَمہِ سۭتۍ گژھہِ نہٕ تٔمِس فیٹٕس کیٚنٛہہ تَمہِ سۭتۍ گژھہِ نہٕ تٔمِس فیٹی لِور کیٚنٛہہ اَمہِ سۭتۍ گژھہِ تٔمِس ایٚگزرسایز اَمہِ وٲر بَناونہٕ سۭتۍ تہٕ سۄ روزِ پَنُن پان فٹ تہٕ بیٚیہِ گژھیٚس سہوٗلیت اَگر نہٕ أسۍ یِم وٲر کَماوو کیٚنٛہہ اَگر نہٕ أسۍ سَبزی کَماوو گھرِ کیٚنٛہہ اَمہِ سۭتۍ چھِ پیٚوان سٲرٕے سَبزی مٔلۍ اَنٕنۍ اَمہِ سۭتۍ چھِ رۄپیہِ کھسان واریاہ زیادٕ اَمہِ سۭتۍ چھِ مشکلات یِوان پَتہٕ پَتہٕ چھِ غریٖبی یِوان آز چھِ واریاہ زیادٕ غریٖبی آز چھِنہٕ تیٛوٗتاہ زینان کیٚنٛہہ یوٗتاہ خرچات چھِ تَؤے موٗجوٗب اَگر أسۍ گھرے وٲر کَماوو اَگر أسۍ گھرے سَبزی بَناوو تہٕ یِم اسہِ سَبزی یی مٔلۍ تَتھ اَنو أسۍ بدل کانٛہہ چیٖز اَگر أسۍ گھرے وٲر بَناوو اَتھ منٛز ہاکھ تھاوو یہِ سٲرٕے سَبزی تھاوو اَمہِ سۭتۍ یی اسہِ پانسٕے سہوٗلیت سہوٗلیت یی یِتھۍ کٲٹھۍ اسہِ پیٚیہِ نہٕ مٔلۍ اَنُن کیٚنٛہہ بیٚیہِ چھُ یہِ پرٛیٚتھ کُنہِ علاج اَمہِ سۭتۍ گژھہِ نہٕ اسہِ فیٹی لِور تہِ کیٚنٛہہ اَمہِ سۭتۍ کھسہِ نہٕ اسہِ چربی تہِ کیٚنٛہہ تہٕ یُس اسہِ یہِ ہاکھ چھُ یہِ اَلہٕ چھِ یِم چھِ یِم چھِ أسۍ یِتھ کٲٹھۍ بَناوان أسۍ چھِ اَنان بازرٕ بیٛول مٔلۍ پَتہٕ ہسا چھِ أسی یہِ زٔمیٖنَس وۄوان تَتھ زٔمیٖنَس چھِنہٕ أسۍ گۄڈٕ ٹِلر اَنان سُہ ٹِلر چھُ وایَن تتھ پَتہٕ ہسا چھِ أسۍ اَتھ ژوٚدۍ بَناوان لۄکٕٹۍ لۄکٕٹۍ پَتہٕ ہسا چھِ أسۍ وۄوان اَتھ أکِس ہاکہٕ بیٛول بیٚیِس وانٛگَن بیٛول بیٚیِس ٹماٹر بیٛول بیٚیِس ٲں مَٹر بیٚیِس چھِ ٲلوٕ ہاکھ چھِ أسۍ یِتھ کٲٹھۍ رُوان زِ اَتھ چھِ أسۍ گۄڈٕ ٲں سَمبالان پَتہٕ ہسا چھِس ہاکھ بیٛول وۄوان تہٕ پَتہٕ چھِس آب ترٛاوان آب چھِس اَمہِ موٗجوٗب ترٛاوان زِ یہِ یی ؤلۍ ؤلۍ اَمہِ سۭتۍ کھٔسِتھ اَلہٕ بیٛول چھِ أسۍ ترٛاوان رۄبیٚن منٛز اَمہِ موٗجوٗب زِ اَتھ چھِ کھسان اَلہٕ یہِ چھُ واریاہ زیٛوٗٹھ گژھان اَتھ چھِ پیٚوان ہوٚڑۍ ترٛاوٕنۍ پَتہٕ ہسا چھِ اَتھ اَلہٕ پیٚوان گُتجہِ تِم بَجہِ بَجہِ اَلہٕ اَگر أسۍ یہِ سارسٕے ژوٚدِس ترٛاوو اَتھ ہیٚکو نہٕ أسۍ پَتہٕ ہوٚڑۍ ترٛایِتھ کیٚنٛہہ یہِ ہسا چھُ پیٚوان ترٛاوُن أکِس سایڈَس ییٚتیٚن أسۍ اَتھ ہوٚڑۍ ہیٚکو ترٛٲیِتھ یا ییٚتیٚن اَتھ کیٚنٛہہ ہوٚڑۍ ووٚڑۍ آسیٚن وانٛگَن بیٛول تہِ چھِ أسۍ ترٛاوان ژوٚدیٚن تَتھ ہسا چھِ أسۍ گۄڈٕنیٚتھ ژوٚدۍ سمبالان پَتہٕ ہسا چھِس وانٛگن بیٛول وۄوان تَتھ تہِ ہسا چھِ أسۍ پَتہٕ آب ترٛاوان اَمہِ موٗجوٗب زِ پَتہٕ کھسہِ یہِ ؤلۍ ؤلۍ ٲلوٕ تہِ ہسا چھِ أسۍ اَنان مٔلۍ پَتہٕ ہسا چھِ أسۍ ٲلوٕ زٔمیٖن گۄڈٕ سَمبالان پَتہٕ چھِس ترٛاوان ڈاے کھاد پَتہٕ ہسا چھِ أسۍ یہِ پرگَن منٛز ترٛاوان پَتہٕ یُِتھٕے أسۍ یِم ٲلوٕ چھِ رُوان یِمَن ہسا چھِ أسۍ ترٛاوان سَڈیٛومُت گُہہ سَڈیٛومُت گُہہ چھِس ترٛاوان اَمہِ موٗجوٗب أسۍ چھِ دپان یِم یِم گژھیٚن ٲلوٕ بَجہِ تہٕ بیٚیہِ نیرنیٚس گُتجہِ گنٛڈٕ تہِ ہسا چھِ أسۍ رُوان یِتھٔے کٲٹھۍ اَتھ ہسا چھِ أسۍ اَنان گںٚڈٕ تھَل مٔلۍ بازرٕ پَتہٕ ہسا چھِ أسۍ اَتھ گۄڈٕ زٔمیٖن سَمبالان پَتہٕ ہسا چھِ أسۍ اَتھ ترٛاوان ڈاے کھاد پَتہٕ ہسا چھِ أسۍ یَتھ ترٛاوان رُوان یِم گنٛڈٕ تہٕ ترٛاوان چھِس یہِ سَڈیٛومُت گُہہ تہٕ أسۍ چھِ دَپان اَتھ نیرِ گُتُل فصٕل اَتھ نیریٚن گُتٕلۍ گنٛڈٕ بیٚیہِ ویٚٹھیٚن رُہن تہِ چھِ ہسا چھِ أسۍ کران تَتھ ہسا چھِ أسۍ گۄڈٕ ترٛاوان سَمبالَن یِم ژوٚدۍ پَتہٕ ہسا چھِس ترٛاوان ڈاے کھاد بیٚیہِ ہسا چھِس پَتہٕ برگَن منٛز ترٛاوان رُہن تَتھ تہِ ہسا چھِ أسۍ سَڈیٛومُت گُہہ ترٛاوان اَمہِ موٗجوٗب زِ اَتھ نیرِ واریاہ رُہُن ویٛوٹھ بیٚیہِ گژھیٚس یہِ زٔمیٖن مۄچر تہٕ بیٚیہِ ہسا چھِ أسۍ اَگر أسۍ یہِ یہِ کٲم چھِ کران اَمہِ سۭتۍ ہسا چھِ اسہِ پَننسٕے پانَس سہوٗلِیت واتان اَمہِ سۭتۍ ہسا چھُ اسہِ پَننٕے پان گژھان اصٕل اَمہِ سۭتۍ نَہ سا چھِ اسہِ رۄپیہِ دَہ تہِ خَرٕچ گژھان کیٚنٛہہ بیٚیہِ ہسا چھِ أسۍ اَمہِ سۭتۍ اَگرٔے غم پَریشٲنی آسیٚن تِم تہِ ہسا چھِ اَمہِ سۭتۍ دوٗر گژھان اَمہِ سۭتۍ ہسا چھُ ذہن روزان اُکنٕے اَمہِ سۭتۍ نَہ سا چھِ کانٛہہ پَریشٲنی روزان اَمہِ سۭتۍ ہسا چھُ ییٚلہِ أسۍ ژوٚدۍ چھِ سَمبالان یا کانٛہہ کٲم چھِ کران اَمہِ سۭتۍ ہسا چھُ دیٚماغ تہِ روزان ٹھیٖک پَنُن پان تہِ روزان ٹھیٖک تَؤے چھیٚس بہٕ یہِ ہسا یہِ زیادٕ کھۄتہٕ زیادٕ وٲر کَماوان بہٕ چھیٚس دَپان اَمہِ سۭتۍ گژھہِ مےٚ پَننِس پانَس تہِ سہوٗلیت پَننیٚن گھرِکیٚن تہِ سہوٗلیت پنُن پان تہِ روزیٚم فِٹ پَننِس پانَس تہِ گژھیٚم نہٕ کیٚنٛہہ تکلیٖف بہٕ ہسا چھیٚس وَنان پرٛیٚتھ کٲنسہِ کورِ پرٛیٚتھ کٲنسہِ زَنان موٚہنیِس تُہۍ کٔرِو سا یوٗت تہٕ تیٛوٗت وٲر کَماونٕچۍ کوٗشِش بیٚیہِ روزِ اَمہِ سۭتۍ پَنُن پان تہِ فِٹ پَنُن ذہن تہِ ٹھیٖک اَمہِ سۭتۍ روزِ نہٕ کیٚنٛہہ ذہنی دَباو اَمہِ سۭتۍ گژھہِ نہٕ کانٛہہ فیٹی لِور اَمہِ سۭتۍ گژھہِ نہٕ کانٛہہ ٲں فیٹ چَرٕب فیٹٕس تہِ بیٚیہِ ہسا چھِ أسۍ کران کٲم اَتھ منٛز ہسا چھِ أسۍ پارَک تہِ بَناوان سۄ پارَک چھِ أسۍ یِتھۍ کٲٹھۍ زِ بَناوان تَتھ ہسا چھِ أسۍ اَنان نیٖجۍ اۭں تَتھ ہسا چھِ أسۍ نیٖجۍ ترٛاوان ٲں سۄ ہسا چھِ بَنان اسہِ ٲں تَتھ ہسا چھِ أسۍ پوش تہِ رُوان سۄ پوشہٕ کُلۍ ہسا چھِ أسۍ مٔلۍ اَنان بازرٕ گۄلاب کُلۍ چھِس اَنان گۄلاب تھڑِ چھِس اَنان اور وۄزٕلۍ پوش چھِس اَنان نیٖلۍ پوش چھِس اَنان گُلہِ آفتاب چھِس اَنان تَتھ تہِ ہسا چھِ اسہِ سۄ پارَک بَنان اَتھ تہِ ہسا چھِ أسۍ ساروٕے سایڈو پوش تھاوان بیٚیہِ ہسا چھِ أسۍ تَتھ اَنان بازرٕ مٔلۍ سُہ سروٕ کُلۍ ایٚوَرگرٛیٖن ہسا چھِس دِوان سُہ تہِ ہسا چھِ تَمہِ سۭتۍ واریاہ زیادٕ خوٗبصوٗرتی دِوان ییٚلہِ أسۍ تَتھ ایٚوَرگرٛیٖن چھِ دِوان سروٕ کُلۍ چھِس تھاوان پوشہٕ کُلۍ چھِس تھاوان بیٚیہِ ہسا أسۍ چھِس ٲں اَنان بوٗنۍ لۄکٕٹۍ مٔلی نَرسٔری پٮ۪ٹھ أسۍ ہسا چھِ اَنان سۄ پَتہٕ رُوان تَتھ سۄ مَنزَس اسہِ ہسا چھِ تَتھ مَنزَس رومٕژ اَمہِ موٗجوٗب زِ سۄ دی اسہِ پتہٕ پَگاہ شُہُل ریٚتہٕ کالہِ ہسا چھُ واریاہ زیادٕ گَرٕم آسان واریاہ آز چھُ جوٗن جُلٔے چَلان اَتھ منٛز چھُ آسان واریاہ گَرٕم پتہٕ ہسا چھِنہٕ جایَن منٛز دَران کیٚنٛہہ پَتہٕ ہسا چھِ نیران زیادٕ نیٚبرٕے یوت تہٕ أسۍ ہسا چھِ تتھ اۭں یُس سۄ سُہ بوٗنۍ چھِ رُومٕژ تَتھ ٲں پارکہِ منٛز سۄ نَہ سا چھَنہٕ زیٛادٕ بٔڑ کیٚنٛہہ سۄ چھِ لۄکٹٕے پَہمَتھ أسۍ ہسا چھِ تٔتتھٕے پَتہٕ شُہُل کران پَتہٕ ہسا چھِ أسۍ بیٚہوان تٔتۍ نَسٕے گھرِکۍ تہِ تَتھ ہسا چھِ ژورؤیی سایڈو پوش اسہِ ہسا چھُ واریاہ دل خۄش گژھان پَتہٕ یِتھُے أسۍ تتیٚن چھِ وۄتھان پتہٕ ہسا چھِ أسۍ وارِ کُن گژھان تَتیٚن تہِ چھُ اسہِ دِل گژھان واریاہ زیادٕ خۄش کہِ تَتھ چھِ آسان اسہِ تَتیٚن سَبزی ہاکھ چھُس آسان اَلہٕ چھیٚس آسان ٹماٹر چھِس آسان مَٹر چھِس آسان گَنٛڈٕ چھِس آسان رُہن چھُس آسان پھوٗل گوٗپی چھُس آسان بَنٛدٕگوٗپی چھُس آسان تَمہِ سۭتۍ ہسا چھُ واریاہ دِل خۄش گژھان ذہنی دَباو تہِ چھُنہٕ روزان کیٚنٛہہ پنُن پان تہِ چھُ روزان فِٹ اَؤے موٗجوٗب چھیٚس بہٕ یوٗت تہٕ تیٛوٗت گُزٲرِش کران پَننیٚن بیٚنیٚن پَننیٚن ماجیٚن کہِ تُہۍ کٔرِو یوٗت تہٕ تیٛوٗت وٲر کَماونٕچۍ کوٗشِش اَمہِ سۭتۍ روزِ اسہِ پَنُن پان تہِ فِٹ پَنُن گھرِ تہِ ٹھیٖک بیٚیہِ گژھیٚن نہٕ زیادٕ رۄپیہِ خرچہٕ کیٚنٛہہ